مےٚ چھُ پنٛنِس مٲلِس تہٕ بٔڈۍ بَبَس نِش اَکھ عظیٖم شخص یۄس زَن یتھ پِرٕوارِ منٛز گُزریٲمٕژ چھےٚ شیخ العالم رحمت اللہ علیہ سُنٛد واقعہ یا تٔمۍ سٕنٛز سَوانِ حیات پنٛنٮ۪ن مالٮ۪ن نِش بوٗزمٕژ زِ تِم ٲسۍ واریاہ عظیٖم تہٕ مُعتبَر شخصیت تہٕ تِمو چھِ حدٕ کھۄتہٕ زیادٕ پَنٕنۍ سٲرٕے زِندگی صرف کٔرمٕژ لُکَن ہٕنٛزِ خدمَت خٲطرٕ تہٕ خاص کر پھہلوُکھ یَتھ کٔشیٖرِ منٛز دیٖن گَرٕ گَرٕ تہٕ اِسلامُک پرچم تُلُکھ تہٕ سُہ چھُ دَفن ژرارِ شریٖفَس اَندر تِمَن ٲسۍ وَنان نُندٕ رِیش تہِ